ہیلو ہیلو السلام علیکُم وعلیکُم السلام ٹھیٖک چھُو حظ اَوا گرِ چھا سٲری ٹھیٖک شُکُر خۄدایَس کُن یہِ گوٚو حظ یور کۄلگوم مٔلِک بایسِکل سٹور فون مےٚ اوس بایسِکل بایسِکل سایکَل زٕ ترٛےٚ ٲسۍ مےٚ ہیٚنۍ بٲے سٕنٛدٮ۪ن شُرٮ۪ن ہِنٛدۍ خٲطرٕ اَتہِ چھا اٮ۪ویلیبٕل اَکھ اوس مےٚ یہِ مےٚ اوس وُچھمُت نٮ۪برٕ کَنۍ ہمساے لٔڑکَن چھُ اوٚنمُت سُہ موٚٹ ٹہٕ ٹٲر دار یَتھ سُہ مٔٹۍ ٹٲر چھِنہ آسان سُہ سایکل اوس مےٚ یہِ دَپان مےٚ اَن تِم چھُوا تۄہہِ اٮ۪ویلیبٕل وٕنۍکٮ۪س دُکانَس منٛز تِم کہٕ کوٗتاہ گژھان تِمَن ریٹ تہٕ بیٚیہِ بیٚیہِ بدل قٕسمٕکۍ سایکل تِمن ہُنٛد ناو ؤنِو تہٕ بیٚیہِ ؤنِو تُہُنٛد ریٹ تَتھ گژھِ نہ کَم کِہیٖنۍ اَچھا یہِ لیڈیٖز سایکل چھُو کیٚنٛہہ یِم کورِ چلاوَن مَگر لۄکچہِ کورِ سۄ چھِ دَہ اَچھا کٔژِ بَجہِ چھُو تُہۍ سٕٹور کھُلاوان صُبنَس تُہۍ چھُوا پانَے آسان سٕٹورَس پٮ۪ٹھ موٗجوٗد اچھا یہِ چھُ مےٚ ییٚمہِ نَمبرٕ پٮ۪ٹھ مےٚ تۄہہِ کال کوٚروُ یہِ چھُ مےٚ وَٹسیپ نمبر اَگر تُہۍ ترٛٲیہِو یَتھ منٛز زٕ ژور سایکل یا یِم تہِ اَتہِ تۄہہِ اٮ۪ویلیبٕل چھُو وٕنۍکٮ۪س بہٕ ہاوٕ ہا یِمن شُرٮ۪ن یِم کَرِہن پانَے پَسنٛد زیادٕ تر چھِ یِم دَپان تِم مٔٹۍ ٹٲر وٲلۍ مَگر اَگر یِمن بیٛاکھٕے کھوٚت پسنٛد کانٛہہ اَصٕل پَہن یُس تۄہہِ آسِوٕ اَتہِ دوٚر سایکل یَتھ زَن پَتہٕ ٹایم تہِ نیرٮ۪کھ تہٕ سُہ گٔیے زیادَے اَصٕل اچھا بہٕ کرٕ فون تُہۍ ترٛٲیِو مےٚ تہٕ تیٚلہِ واتو أسۍ صُبحَن ہہ اچھا تُلِو بِہِو السلام علیکُم